یُس اَسہِ یہِ گاڈٕ رَٹُن چھُ یہِ ہسا چھُ اکھ سُہ تَجرُب مَطلَب کَلاکٲری چھِ یُس یہِ گاڈٕ رَٹُن چھُ اتھ مَنٛز ہَسا چھُ مَطلَب واریاہ زیادٕ مَزٕ یِوان گاڈٕ رَٹنَس مَنٛز یہِ چھُ فِشِنٛگ چھُ یہِ چھُ واریاہ بَڑٕ اہَم یہِ ہَسا چھُ اَلَگ ہُمو باقیو کامیو نِش تَتھ مَنٛز ہَسا چھِ أسۍ کٲم کَران یَتھ مَنٛز چھُ واریاہ زیادٕ یَتھ مَنٛز چھُ کۄلہِ پیٹھ پیٚوان گَژھُن باقَیَن باقیَن جایَن چھُ پیٚوان گَژھُن سُہ راڈ چھِ آسان تمہِ سۭتۍ چھِ أسۍ گاڈٕ رَٹان ہُتھ مَنٛز نَسا چھِنہٕ تِم راڈِ ہٕنٛز نہٕ تمہِ دَوہٕچ ضرورَت پیٚوان کینٛہہ یُس یَتھ مَنٛز چھِ پیٚوان